اَگر نہٕ مےٚ کُنہِ ساتہٕ ٹایم چھُ آسان کِہیٖنۍ تہِ رَنٕنہٕ وَننہٕ خٲطرٕ یا اَتٮ۪تھ چھُنہٕ آسان مےٚ سامان سَماگٔری موٗجوٗد کِہیٖنۍ تہٕ ساروی کھۄتہٕ آسان تہٕ سَہَل چھُ مےٚ باسان تمہِ ساتہٕ ٹھوٗل تہٕ بَتہٕ بہٕ چھس اکھ کٲم کران ٹھوٗل بَناوان تَتھ تراوان پٔدنہٕ مَرژٕ وانگُن تہٕ بیٚیہِ تھوڑا مَسالہٕ تھوڑا زیادٕ نہٕ کیٚنہہ تٔتھۍ منٛزٕے رَلاوان پَتہٕ بَتہٕ یُس زَن تَیار کوٚرمُت چھُ آسان اولرٮ۪ڈی تہٕ تَتھ چھِ بَنان ٹھوٗل بتہٕ سُہ چھُ واریاہ ٹیسٹی گژھان پَتہٕ سُہ ہٮ۪کَو ٹِفنَس منٛز تہِ کیری کٔرِتھ سُہ ہٮ۪کَو اَمہِ ساتہٕ تہِ کھٮ۪تھ اکھ چھُ سُہ جَٹ پَٹ بَنان جلدی جلدی بَنان بیٚیہِ چھُ سُہ مَزٕ دار تہِ آسان